اسلام علیکُم تُہۍ چھُو حظ ٹھیٖک اہَن حظ ٹھیٖک بہٕ حظ چھَس یہِ شکیٖلاہ یِم تۄہہِ ہمسایہِ چھِِو تُہۍ چھِو حظ محمد کاک یہِ حظ اسہِ چھُ یتھ دیوار مےٚ چھُ سوٗنٛچمُت نا یُس اسہِ یہِ تُہٕنٛدِ طرفہٕ چھُ یہِ بونٛڈری اتھ دِمہٕ بہٕ دیوار ٹھیٖک چھا تہٕ وۄنۍ چھُ میٛون یہِ کہِ تُہۍ یہِ چھُ قوٚنوٗن تہِ یہِ چھَس نہٕ پانہٕ ونان کینٛہہ اگر مےٚ یہِ خانٛدار آسہِ ہا سُہ ونہِ ہو تۄہہِ پانے وۄنۍ چھَسو بہٕ تۄہہِ پانے ونان زنان مۅہنیٚو ٲسۍتیٚن یہِ چھُ قوٚنوٗن تہِ تۄہہِ چھُو مطلب یُس دیوار دِی بیٚیس گرس چھِ آسان زمیٖن ترٛاوٕنی آیوٕ تۄہہِ کتھ سمٕچ تِم کۭتیاہ پھُٹ یِنۍ یا تۅہہِ چھُو زٔمیٖن ترٛاوٕنی تہٕ وۄنۍ کریٛاے مےٚ أتھۍ بارس منٛز فون تُہۍ کیٛاہ چھِو ونان کیٛازِ گژھِ نہٕ پرٛا کیٛازِ ہیٚکِو نہٕ ترٛٲوِتھ وجہہ کیٛاہ چھُ تُہۍ ہیٚکِو نہٕ ترٛٲوِتھ تُہۍ ؤنِو مےٚ وجہہ نہ حظ تُہۍ بوٗزِو تُہۍ سمجِو سٲنۍ کتھ تہِ مےٚ لگن اَتھ رۄپیس زٕ لچھن یہِ تھٲوِزیٚو تُہۍ دیٚماغس منٛز یہِ گژھوٕ تُہٕنٛدِ خٲطرٕ تہِ بہتر سانہِ خٲطرٕ تہِ بہتر یہِ ما گژھِ اسی یوٚتن یہِ گژھِ تیٚلہِ دۄنوٕنی مطلب ٹھیٖک ہن دیوار چھُ میٛون بہٕ چھسو وۄنۍ ترٛٲوان تُہۍ ترٛٲوِو زٔمیٖن نہ حظ کیٛازِ چھُو نہٕ دِیُن تُہۍ چھُو یہِ پانہٕ تہِ دِیُن پگاہ یہِ چھَسوٕ بہٕ ونان کہِ یہِ چھُ قوٚنوٗن کیٛازِ تُہۍ کیٛازِ چھُو نہٕ مانان یہِ اگر آسہِ مُردیٛادِم أنۍ تِمو ووٚنوٕ تۄہہِ ٹھیٖک ٹھیٖک کٔرِو راتھ ہَے تۅہہِ ووٚنوٕ اَوٕ وۄنۍ کیٛاہ یہِ نا کیٛاہ مُردیٛادِم مےٚ دوٚپ پانے کرو کتھ وۅنۍ کتھ ترٛاوو بیٚیہِ دپَن یِم چھِ کھٔری یِم چھِ کران مٔردیٛادین بیٚیہِ تہِ بیٚیہِ آلو مےٚ دوٚپ پانہٕ ؤنۍ کرو ہمسایہِ تون تہِ روزِ ٹھیٖک تہٕ سُے گژھِ ہے بہتر تہِ اد حظ ٹھیٖک چھُ تۄہہِ چھُو نہٕ شرٛپٲنی کیٚنٛہہ سیٚدِ بٔتھِ چھُو نہٕ تۄہہِ شرٛپن کیٚنٛہہ ٹھیٖک چھُ بِہِو خۄدایس حوال صُبحن انہوکھ مٔردیآدِم